گٲمی لوٗکَن ہنٛز راے چھِ زِ گنٛدُن چھُ سانہِ خٲطرٕ واریاہ ضروٗری اَگر نٔے گِنٛدو أسۍ مختلف غم تہٕ پریشٲنی گژھیٚن اسہِ اَگادِ گِنٛدنہٕ سۭتۍ چھُ سون سَپدان گِنٛدنہٕ سۭتۍ چھُ سٲنۍ غم پریشٲنی دوٗر سَپدان پانہٕ ٲنۍ گِنٛدنہٕ سۭتۍ چھِ سانہِ برادٔری منٛز ملژارَس منٛز اضافہٕ سَپدان گِنٛدنہٕ سۭتۍ چھِ أسۍ وارِیاہو بیٚماریٛو نِش محفوٗظ تہِ روزان تِکیٛازِ گِنٛدنہٕ سۭتۍ چھِ مختلف گیمہٕ گِنٛدنہٕ سۭتۍ چھِ سٲنِس جِسمَس منٛز خوٗنٕچ گَردش اصٕل پٲٹھۍ گَژھان اَمہِ علاوٕ

سٲنِس جِسمس منٛز واریاہ فٲضل مواد تہِ خٲرِج سَپدان گِنٛدنہٕ سۭتۍ سۭتۍ

اسہِ چھِ پانہٕ وٲنۍ اتِحاد اِتفاق تہٕ مِلژارُک درٕس تہِ میلان لِحاظہ کٔرِتھ چھُ گِنٛدُن خاص کَر گٲمی ایریا ہن منٛز واریاہ ضروٗری اُوَرآل چھِ چاہے سُہ گام آسہِ یا شہر آسہِ گِنٛدُن چھُ پرٛیٚتھ أکِس شخصہٕ خٲطرٕ ضروٗری اَمہِ سۭتۍ چھِ اسہِ تھوڑا بوٚہتَن راحت ہِش میلان تہٕ اسہِ چھُ باسان بلکل أسۍ ہسا چھِ زِنٛدٕ